ہیٚلو اسلامُ علیکُم وعلیکُم اسلام ٹھیٖک چھُو اَصٕل پٲٹھۍ چھُو اَصٕل پٲٹھۍ گَرٕ چھِو سٲری ٹھیٖک یہِ تۄہہِ وَنیو نہٕ مےٚ پٔتمہ پھِرِ اَسہِ اوس واریاہ ییٚتہِ سیٚکھ کٔڑمٕژ تہٕ اگر کٲنٛسہِ یا بِلڈِنٛگ یا مکان وکان آسہِ بَناوُن تہٕ تُہۍ تُہنٛد تُہۍ ؤنِو تٔمِس تہٕ تُہۍ کٔرِو

آ آ بَڈگامٕے آ سُہ آر چھُ نہ بۄن کَنٮ۪تھ اہن حظ آ آ اچھا اچھا ہے تُہۍ مہٕ ہیٚیِو تیمیُک ٹیٚنشِن کِہیٖنۍ تُہۍ ہیٚکِو تِم یپٲری رٔٹِتھ اَسہِ حظ چھِ زٕ ژور ٹپَر چھِ یِم

تہٕ تُہۍ کیٛاہ یہِ دیِو وَنۍ یہِ اَتھ

پَنٛدہ ساس

وۅَنۍ وُچھو اگر کَم کینٛہہ ژھَ گَژھِ تہِ تہٕ سُہ وُچھو أسۍ تل تیٚلہِ پَتہٕ ادٕ تُہۍ ہیٚکِو تیٚلہِ اَکھ کٲم کٔرِتھ وُچھ یۄس میٲنۍ ریٹ چھے سُہ چھےٚ پَنٛداہ ساس تُہۍ ؤنِو ہُمِس گَرٕ وٲلِس ؤنِو یا ییٚمِس یہِ آسہِ مکان کیٚنٛہہ آسہِ بَناوُن تٔمِس ؤنِو اَردَہَن ساسَن تُہۍ زِیٖنِو نہَ اپٲری یہِ اچھا اَہن حظ آ تہِ چھِ پونٛسہٕ مگر اِتھ کٔنۍ کٔرِو نہَ تُہۍ تہِ ترقی تہٕ بہٕ تہِ کَرٕ ترقی تیمۍ کِنۍ وَنیو مےٚ

یِم چھِ اِسی لیے کَم ریٹَس دِوان تِکیٛازِ یِم چھِ نہَ واریاہ سیٚکھ رَٹان اِسی لیے ۄنۍ وُچھو تُہۍ یہ تۄہہِ ٹھیٖک باسیٚو تہٕ سۄ ریٹ ؤنزیوس تہٕ مےٚ ؤنزیٚو تہٕ مےٚ کٔرزیٚو پتہٕ تُہۍ فون آ أسۍ تھاوَو ساڑ ژۄداہ ساس بَس تُہنٛدِ موٗجوٗب

اَہن سا ٹھیٖک چلو ٹھیٖک چھُ تُہۍ کٔرِو یِمن فون تہٕ مےٚ ؤنۍ زیٚو اَدٕ حظ جناب اَسلامُ علیکُم اَسلام علیکُم